یُس دوٚیِم پرٛوڈکٹہٕ اوس ٲں سُہ اوس واریاہ زیادٕ خراب گۄڈٕنِچی کَتھ سُہ اوس سٹریٹنَر البتہ مےٚ باسیٛو نہٕ تَمہِ سۭتۍ گوٚو مےٚ مستَس کِہیٖنۍ اُلٹہٕ مےٚ گوٚو مَس خرابٕے بیٚیہِ ژوٚل مےٚ تَمہِ سۭتۍ مَس نیٖرِتھ مےٚ چھُنہٕ یِوان سَمجھی یِمو کیٛاہ پرٛوڈَکٹہٕ اوس ہوومُت یُتھ یِمو اِمیج ٲس ہٲومٕژ نیٚٹَس پٮ۪ٹھ سۄ ٲسٕے نہٕ تِژھ پَتہٕ بُتھہِ کٔنۍ سۄ اوس خراب اور سۄ ٲس واریاہ زیادٕ بدلی پٲٹھۍ چَلان سُہ چھُ تَتان أتتھٕے پَتہٕ گژھان بیٚیہِ ہُنٛدُر